اسلام علیکُم وعلیکُم اسلام ٹھیٖک چھُوا اَہَن حظ ٹھیٖک تُہۍ چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک یہِ اَسہِ حظ ٲس سِم کَڈُن نا جِیو صُبحسٕے اوس ضروٗرت صُبَحس اوس ضروٗرت اَہَن حظ اِیَرٹٮ۪ل

آ سُہ ہیٚکیٛاہ روزِتھ کَمٕے پانٛژھ شےٚ دۄہ اَہَن حظ اَہَن حظ اَچھا ٹھیٖک اَہَن حظ آ سۄ اوس پوسٹہٕ پیڈ پَیی چھَنہٕ تَتھ کیٛاہ گوٚو تَتھ ٲس بِل یِوان تہٕ منٛزَے گوٚو تَتھ تَتھ ترٛٲو نہٕ کیٚںٛہہ تہٕ سۄ گٔے تَوَے شایَد بنٛد اَچھا ٹھیٖک واٹٕس ایپ ہٮ۪کہِ نا گٔژھِتھ یہِ اَچھا ٹھیٖک

پوسٹہٕ پیڈٕے تھاو حظ

بیٚیہِ چھِ اَمیُک اِیَرٹٮ۪لُک تھوڑا نٮ۪ٹ چَلان سُلو تَوَے ییٚتہِ اَچھا ٹھیٖک حظ چھُ اَدٕ سا بِہِو